میٛٲنِس باغَس منٛز یُس میٚژ چھِ سُہ چھِ میٛانٮ۪ن کُلٮ۪ن ہٕنٛدۍ خٲطرٕ واریاہ مُفیٖد تہٕ تَتھ سُہ چھِ جَنٛگلۍ میٚژ تہٕ تمہِ سۭتۍ چھِ میٛٲنۍ کُلۍ اَصٕل وۄپدان سُہ چھِ نَرسٔری پٮ۪ٹھ مےٚ کھٲجمٕژ أڈۍ چھِ جنٛگلۍ میٚژ تَتھ پٮ۪ٹھ چھِ مےٚ پَتہٕ نرسٔری ہٕنٛز میٚژ ترٛٲمٕژ سُہ چھِ تھوڑا أدرٕے آسان تہٕ تَتھ چھُنہٕ زیادٕ آب تہِ پٮ۪وان دیُن کِہیٖنۍ تہٕ تیٚمہِ وَجہ سۭتۍ چھِ میٲنۍ کُلۍ اَصٕل وبران تہٕ کھاد واد گُہہ وُہ چھَس بہٕ پَنٛنٮ۪ن کُلٮ۪ن ضروٗری تراوان تمہِ سۭتۍ چھِ تٕم وۄبران اَصٕل تمہِ سۭتۍ چھِ تِم کھَسان اَصٕل بہٕ چھَس صوبوٗت بہٕ چھَس گُہہ اَنناوان گُہہ ہٮ۪وان مٔلۍ تہٕ پَتہٕ چھَس سُہ گُہہ ہۄکھنٲیِتھ یا اوٚدرٕے پنٛنٮ۪ن کُلٮ۪ن تراوان کھاد چھَس نہٕ بہٕ زیادٕ استعمال کَران کِہیٖنۍ کیٛازِ گُہ چھُ اَکھ سُہ چھُ قۄدرٔتی کھاد سُہ چھُ میٛانٮ۪ن کُلٮ۪ن ہٕنٛدۍ خٲطرٕ واریاہ مُفیٖد تہٕ بہٕ چھَس زیادٕ تَر پنٛنٮ۪ن کُلٮ۪ن منٛز تمکُے استعمال کَران